اَسلام علیکُم تُہۍ چھِو حظ ٹھیٖک تُہۍ چھِو اَز وٲتِو واریاہ کالۍ واریاہ خانٛدرَس سۭتۍ پانٛژے دۄہ تُہۍ چھِو اَز ہاوان اَسہِ بُتھ ییٚتۍ تہٕ مَگر یہِ چھُو نہ تۄہہِ پَتاہ وُچھ وُنۍ چھُ ٹینٛٹہٕ تہِ کرنَے وازَس تہِ چھےٚ سَے دِنَے لیٚہنٛگا تہِ چھُ کَرنَے یا باقٕے باقٕے چیٖز چھِ سٲرِی چیٖز چھِ ؤنہِ کرنَے تہٕ تۄہہِ دِژیوا وازَس پَتہٕ سَے تۄہہِ کیٛاہ ووٚنَوٕ پَتہٕ وازَس سۭتۍ کٔروا تۄہہِ کَتھ وَتھ مَگر تٔمِس تہِ دَپو نہٕ أسۍ دیگ یہِ چھِ پَتہٕے کہِ دوٚیمہِ تہٕ ترٛیٚمہٕ چھُ خانٛدر تٔمنٕے دۄہَن چھُناہ ضروٗرت وازٕ تہِ اَسہِ یہِ گژھِ نا آسُن ایٚویلیبٕل وازٕ چھُ واریاہ زیادٕ ضروٗری اَدٕ کیٚنٛہہ چھُنہٕ وازَس وازَس دِژَوٕ تۄہہِ سَے تہٕ لیٚہنٛگا لینگاہَس دِژَوا تۄہہِ سَے تہٕ لیٚہنٛگاہَس آ لیٚہنٛگا بَنیو تۄہہِ تِمن زٕ کَلر اکھ یُس اَسہِ اوترٕ کوٚر نہ چوَیِز سُے دوپمَو زٕ تہٕ اکھ گریٖن کَلر تہٕ بیٛاکھ پِنٛک کَلر آ بِلکُل تہٕ ٹینٛٹ وٲلِس رینٛٹ وٲلِس اُہُنٛد ؤنۍتَو مےٚ ٹینٛٹ وٲلِس ووٚنوا تۄہہِ ٹھیٖک اَتھ گوٚژھ نہٕ تۄہہِ تھوڑا فون کوٚرمُت تٔمِس یُس تۄہہِ ڈِزایِن تۅہہِ ووٚنمُت اوسوٕ سُہ چھُ وَنان سُہ ڈِزایِن ہیٚکو نہٕ سُہ چھُنہٕ ایویلیبٕل بدل ڈِزایِن تُہۍ کٔرۍزیٚو تَس سۭتۍ پانہٕ تہِ کَتھ یُس ڈِزایِن تِمو ووٚنمُت چھُ اَسہِ سُے ڈِزایِن تھٲوِزیٚو اچھا ٹھیٖک تہٕ بیٚیہِ ؤنۍ توتُہۍ مےٚ یہِ دعوت کر چھُ تِم آسَن زٕ ہَتھ پیٚٹھ پاوٕنۍ تِمَ چھِ اسہِ ناو واو لیٚکھُن تہٕ سُہ گژھِ نا واتُن وقتَس پیٚٹھ اۭں اۭں

اۭں ٹھیٖک یِم کَمہِ ڈِزاینٕکۍ دعوت کارڈ تِمو منٛزٕ کٔر یم زٕ سِلیکٹ تہٕ یہِ چھُ مےٚ کٔرمو تۄہہِ واٹس ایٚپَس پیٚٹھ سینٛڈ تہٕ تہٕ تِمے زٕ کَڈنٲوۍزیٚو تُہۍ کَڈنٲوۍزیٚو تُہۍ تِتھۍ ہِوِۍ ڈِزایِن کَڈنٲۍزیٚو تُہۍ زٕ ہَتھ کارڈ تہٕ تہٕ سُہ کَڈنٲۍزیٚو تُہۍ ضروٗر تہٕ یہِ گژھِ وقتَس پیٚٹھ ساریٚے کامہِ بیٚیہِ کٔرۍزیو تُہۍ باقین واقین تہِ فون سٲرِی سارِنٕے یِمَن ٹینٛٹ والین باقین تہِ کیٛازِ کہِ پَگاہ گژھِ نہٕ کانٛہہ ٹینٛشن گژھُن کِہیٖنٛۍ وۅنۍ روٗد زٕے ہَفتہٕ اۭں آ ٹھیٖک چھُ تیٚلہِ چھَس سٮ۪ٹھاہ سٮ۪ٹھاہ شُکُر گُزار تُہٕنٛز تہٕ چلو اَدٕ کیٛاہ ٹھیٖک چھُ